پانٛژھ نمبر یِم زَن چھِ دَہہِ پٮ۪ٹھ دَہن لَچھن منٛز باگ تِم گٔے کاہ کُنوُہ کنہٕ تٕرٛہ کُنہٕ تٲجی کُنہٕ وَنٛزاہ کُنہٕ ہٲٹھ